السلام علیکُم ورحمت اللہ وبراکاتہ آ میانہِ زنٛدگی منٛز چھِ اکھ سۄ یاد یُس فوٹ بال میٚچ اوس ارجنٹینا ہَس تہٕ فرانسس درمِیان ورلڈ کپ فیفا ہُک سُہ چھُ میانہِ زنٛدگی ہُنٛد بہتریٖن اکھ یاد یَتھ منٛز واریاہ مزٕ آو میوٚن یِتھ کٲٹھۍ بہٕ یَتھ ٹیٖمَس سَپوٹ اوسُس کَران سُہ چھُ ارجنٹینا سُہ چھُ میٲنہِ زنٛدگی ہٕنٛز واریاہ بہتریٖن یاد یُس مےٚ وٕچھ تَتھ تَتھ منٛز گٔے ترٛے ترٛے گول کٔر دۄنؤنی ٹیٖمو فرانسن تہِ کٔرۍ ترٛے تہٕ ارجنٹینا تہِ کٔرۍ ترٛے تہٕ پَتہٕ زیوٗن سُہ پینلٹی سۭتۍ میچ ارجنٹیناہَن تہٕ زیوٗنُکھ ورلڈ کپ فیٚفاہُک سۄ چھِ میانہِ زنٛدگی ہِنٛز واریاہ بہتریٖن یاد بہٕ اوسُس وٕچھان سُہ بہٕ اوسُس وٕچھان سُہ قترس منٛزٕے بہٕ اوسُس تَتہِ پارٹسپینٹ پانہٕ تہٕ سُہ چھِ میانہِ زنٛدگی ہٕنٛز بہتریٖن یاد تہٕ میسی چھُ میون پسنٛدیٖدہ کھِلٲڈۍ تہٕ یِہوے چھےٚ میٲنۍ بہتریٖن یاد